بہٕ ہسا چھَس اکھ گیم گنٛدان یۄس مےٚ واریاہ پسنٛد چھ تَتھ چھُ ناو کیرم گیم سُہ چھُ مےٚ واریاہ پسنٛد آوے موجوٗب تہِ کیٚازِ ییٚلہِ مےٚ علاوٕ ٹایم چھُ آسان تَمہِ سۭتۍ چھُ مےٚ دٮ۪ماغ تہِ ٹھیٖک روزان

ایٚنٛجوے تہٕ اینٹر ایٚنٛٹرٹینمنٹ تہِ کران